سٲنِس گامَس منٛز چھنہٕ بالکُل تہِ کانٛہہ لایبٔری سانؠن سکوٗلَن منٛز ییٚلہِ نہٕ لایبٔری آسہِ سانؠن گامن منٛز کِتھ کٲٹھۍ چھُ پاسِبٕل سانؠن گامن منٛز آسہِ لایبٔری سٲنِس ٹاونَس منٛز چھِ لایبٔری ٹاوُن اننت ناگس منٛز چھِ لایبٔری واریاہ مگر تِم چھِ واریاہ دوٗر پیٚوان أکِس نوجوانَس بے روزگار نوجوانس سُہ چھُنہٕ ہؠکان ایٚفٲڈ کٔرِتھ کِراے کینٛہہ سُہ کَرِ تِمَن لایبریَن پؠٹھ وِزِٹ سُہ پَرِ تَتہِ کِتابَن مت کیو کانٛہہ تہِ کِتاب پَرِ سُہ تَتہِ تٔمِس چھُ پیٚوان واریاہ دوٗر گژھُن محنت چھِ لگان یا گاڑؠن ہُنٛد کِراے چھُ لَگان زیادٕ مےٚ چھِ واریاہ مطلب زیادٕ کِتاب چھنہٕ مےٚ گرس منٛز کینٛہہ بہٕ چھُس یِہُے اِسلامِک کِتاب زیادٕ پرٛیفر کران اَمہِ باوجوٗد چھُس بہٕ جاب رِلیٹِڈ چاہے جَنرَل ایٚویَرنؠس چھا جَنرَل سٹڈیٖز چھا یا بدل کانٛہہ کِتاب چھا ایٚس ایٚس بی ایٚس ایٚس ٹی چہِ کِتاب چھےٚ یِم چھُس بہٕ پران گَرَس منٛز چھِ مےٚ یِم کِتاب ایٚولیبٕل یا کَمپیوٗٹر ایویرنؠس کَمپیوٗٹر چھُ مےٚ پوٚرمُت کَمپیوٗٹر رِلیٹِڈ پروگرامِنٛگ کِتاب چھِ میٲنِس گَرَس منٛز